آ اَلسَلامُ علیکُم حظ ہوٹل رسیٚپشَن پٮ۪ٹھ ٲں مےٚ کَریٛاو کاہِ بجہِ کَریٛاو مےٚ چیٚک اِن تُہنٛدس ہوٹلس منٛز روٗم نمبر ٹوٗ زیرو وَن چھُ شاید یہِ آ چیٚک اِن مےٚ یُتھٕے کَریٛاو تہٕ گۄڈنِچی کَتھ ییٚتہِ چھُنہٕ ٲں کیٛاہ چھِ اَتھ وَنان ہیٚلپر چھُنہٕ ییٚتہِ کٕہٲنۍ مےٚ پیٛو لگیج وگیج وغیرہ پیٛو مےٚ سورٕے پانَے کھالُن تہِ ٲں پتہٕ ییٚلہِ مےٚ چیٚک اِن کوٚر بہٕ ژاس کمرس منٛز ییٚتہِ چھُنہٕ صاف صفٲیی ہنٛد تہِ چھُنہٕ کانٛہہ تہِ انتظامہ ییٚتہِ حالانکہِ تۄہہِ چھُو وارِیاہ زیادٕ ہاے کوالٹی ہنٛدۍ فوٹوگرٛاف وغیرہ ترٛٲیمِتۍ آنلایَن یَتھ پوٹلَس پٮ۪ٹھ مگر تیٛتھ باسیٛوو نہٕ مےٚ کانٛہہ تہِ حِسابہ ییٚتہِ اگرٔے بہٕ ییٚتہِ وُچھہٕ ییٚتہِ چھَنہٕ لینٛڈ لایِن تہِ چھُنہٕ ییٚتہِ چَلان کِہیٖنۍ وۄنۍ پیٛو مےٚ پننہِ فونہٕ پٮ۪ٹھ تۄہہِ کال کَرُن حظ تہٕ بیٚیہِ اگرٔے بہٕ وُچھہٕ ترٛیہِ لٹہِ کَریٛاے مےٚ ٲدۍ تہِ فون اَتہِ چھُنہٕ رِسیٚپشن پٮ۪ٹھ چھُنہٕ فون کَران پِکٕے کانٛہہ مےٚ دپیٛاے ییٚتہِ اوس نہٕ واٹر وغیرہ ایٚولیبٕل حظ کِہیٖنۍ ترٛیش ویش ٲں فین تہِ چھُ چَلان مگر چھُنہٕ اَتھ چھُ شورٕ بھَلایہ گژھان

ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک

ٹھیٖک حظ چھُ ٲں مےٚ بیٛاکھ بیٛاکھ اِشوٗ چھُم یِم یِم زن بیٚڈ شیٖٹ چھِ یَتھ بیٚڈَس پٮ۪ٹھ حظ تُہۍ وُچھو پانَے اگرٔے تُہۍ وُنکیٚس یَتھ روٗمس منٛز مےٚ یِیُو تُہۍ وُچھو حالت کیٛاہ چھِ اَمِچ مےٚ باسان یِم چھِنہٕ وُنہِ ٲں پٔتمہِ وِزِ کَم چھِ ٲسمِتۍ یَتھ روٗمس منٛز تنہٕ پٮ۪ٹھ چھُنہٕ مےٚ باسان یِم چینٛج گٔمٕتۍ کیٚنٛہہ یا یا واش روٗم اگرٔے تُہۍ وُچھو وارِیاہ زیادٕ گنٛدٕ حالتہِ منٛز مطلب مےٚ وُچھ یہِ گۄڈٕنِچ لَٹہِ یہِ یہِ چھِ مےٚ وارِیاہ زیادٕ بیڈ ایکٕسپیٖرینٕس تہنٛدِ ہوٹلُک یِتھ کٔنۍ یِتھ کٔنۍ چھُنہٕ مطلب یِتھ کٔنۍ چھُنہٕ ڈیٖلنٛگ یِوان یوجؤلی کسٹمرَس کسٹمَرس سۭتۍ چھِنہٕ یوجؤلی یِتھ کٔنۍ ڈیلنٛگ یِوان کَرنہٕ کیٚنٛہہ مےٚ چھَنہٕ پَے تۄہہِ کیٛاہ حِساب چھُو تُہۍ کِتھ کٔنۍ چھُو چَلاوان یہِ ہوٹل تہٕ البتہ یَتھ دِمہٕ نہٕ بہٕ اَکھ ریٹِنٛگ تہِ ون سٹار ریٹِنٛگ تہِ دِمہٕ نہٕ بہٕ یَتھ کیٚنٛہہ

چَلو ٹھیٖک چھُ اگرٔے یِم کٔرِو پواسِبٕل تہٕ تیٚلہِ چھُ ٹھیٖک اگرنٔے تہٕ نَہ تہٕ نَہ تہٕ چَلو ٹھیٖک چھُ تۄہہِ ووٚنوٕ وۄنۍ تہٕ ٹھیٖک چھُ تیٚلہِ ٹھیٖک چھُ ٹھیٖک حظ چھُ ٹھیٖک چھُ او کے سَر